بہٕ اوسُس گِنٛدان أسۍ ٲسۍ گِنٛدان سُکوٗل اسہِ ٲسۍ گِنٛدناوان سُکوٗل کَبَڈی فُٹبال کرکٹ اسہِ اوس بَڑٕ مَزٕ لَگان کَبَڈی گِنٛدنَس أسۍ ٲسۍ سٲری گِنٛدان گیمٕز ٲسۍ سُکوٗل دِوان أسۍ ٲسۍ ایٚگزَرسایِز کرٕناوان کرکٹ ٲسۍ اسہِ گِنٛدناوان فُٹبال کَبَڈی کیٚرَم بورڈ چیٚس بَڑٕ سَخ مَزٕ اوس اسہِ لَگان اَمہِ سۭتۍ ٲس روزان باڈی تہِ فِٹ ٲسۍ روزان اَمہِ سۭتۍ رٕلیٚکٕس ٲسۍ گژھان پَرُن تہِ اوس ضُروٗری آسان گِنٛدان تہِ ٲسۍ أسۍ ضُروٗری کَبَڈی وَبَڈی کرکٹ وِرکَٹ اَمہِ سۭتۍ ٲس روزان باڑی فِٹ بور ٲسۍ نہٕ گژھان کِہیٖنۍ لیزی ٲسۍ نہٕ گژھان کِہیٖنۍ تَنٛدرُست ٲسۍ أسۍ روزان اَمہِ سۭتۍ کَبَڈی گِنٛدنہٕ سۭتۍ مَزٕ اوس لَگان کَبَڈی گِنٛدنَس اسہِ اوس واریاہ اصٕل گژھان یہِ خۄش یہِ کَبَڈی گِنٛدٕنۍ أسۍ ٲسۍ گِنٛدان سٲری سُکوٗل ییٚلہِ اسہِ گیمٕز ٲسۍ دِوان نَتہٕ ییٚمہِ وِزِ اوس لَنٛچ اوس گژھان تَمہِ وِزِ ٲسۍ أسۍ گِنٛدان مےٚ ٲسۍ ہر کانٛہہ گیم پَسنٛد فُٹبال کَبَڈی کرکٹ أسۍ ٲسۍ یہِ بہٕ اوُسُس یِم ترٛیٚنؤے گِنٛدان چیٚس ویٚس اوسُس بہٕ تمام گِنٛدان مگر زیٛادٕ اوسُس بہٕ گِنٛدان کَبَڈی کیٛازِ تَمہِ سۭتۍ ٲس روزان مےٚ باڈی فِٹ بہٕ اوسُس نہٕ لیزی گژھان کِہیٖنۍ بہٕ اوسُس تَمہِ سۭتۍ روزان تَنٛدرُست بیٚیہِ اوس مےٚ مَزٕ لَگان زبردست گِنٛدُن واریاہ اصٕل اوسُس بہٕ گژھان تہٕ بیٚیہِ اوسُس بہٕ خۄش گژھان ییٚلہِ بہٕ کِر کَبَڈی وَبَڈی اوسُس گِنٛدان مےٚ اوس لَگان مَزٕ گِنٛدنَس بہٕ اوسُس دَپان دۄہَے کہِ پگاہ کَر واتہِ کہِ بہٕ گِنٛدہاہ کرکٹ یا کبڈی وَبَڈی بَڑٕ سَخ مَزٕ اوس مےٚ لَگان گِنٛدنَس بیٚیہِ اوسُس بہٕ خۄش آسان کہِ اَمہِ سۭتۍ چھِ مےٚ روزان باڈی اصٕل زبردست باڈی چھِ مےٚ روزان بیٚیہِ اوسُس بہٕ خۄش آسان کہِ پگاہ کَر واتہِ سُکوٗل مَزٕ اوس مےٚ لَگان یہِ کَبَڈی گِنٛدنَس بہٕ اوسُس خۄش آسان کہِ سُکوٗل کَر واتہِ تۄہہِ تہِ چھُسو بہٕ وَنان تُہۍ تہِ گِنٛدیٛو سُکوٗل کٔریٛو پارٹِسِپیٹ تُہۍ گیم کَبَڈی فُٹبال کرکٹ چھِ گیم واریاہ گیمہٕ چھِ سُکوٗلہٕ تُہۍ ٲسوٕ پی ٹی سَر سُہ آسوٕ تۄہہِ گِنٛدناوان یہِ سَر یِم گیمہٕ مَزٕ چھُ اَمہِ سۭتۍ لَگان اَمہِ سۭتۍ چھِ باڈی روزان فِٹ روزان یِتھ پٲٹھۍ چھِنہٕ بورِنٛگ گژھان کِہیٖنۍ لیز چھِنہٕ لیزی چھِنہٕ گژھان کِہیٖنۍ تُہۍ تہِ آسِو گِنٛدان اَتھ چھُ لَگان زبردست مَزٕ اَکہِ لَٹہِ کٔرِزیٛو تُہۍ ٹرٛاے پتہٕ ؤنۍ زیٛو تُہۍ اَتھ کیٛتھ مَزٕ چھُ لَگان گِنٛدنَس اَتھ کَبَڈی گِنٛدنَس مےٚ ٲسۍ یہِ واریاہ فیورِٹ یہِ کَبَڈی بہٕ اوسُس منٛزٕ منٛز آسان گھرِ تہِ کران پرٛیٚکٹِس کَبَڈی یَس کیٛازِ مےٚ ٲسۍ ووٚنمُت دوستو کہِ اَمہِ سۭتۍ چھِ روزان باڈی واڈی ٹھیٖک فِٹنَر فِٹنیٚس چھِ روزان اَمہِ سۭتۍ ٹھیٖک کَبَڈی گِنٛدنہٕ سۭتۍ فُٹبال گِنٛدنہٕ سۭتۍ وۄنۍ چھُس بہٕ آز واریاہ خۄش کہِ بہٕ چھُس اصٕل پٕلیر زبردَست کَبَڈی یَس منٛز سُکوٗل چھُس بہٕ گِنٛدان مَزٕ چھُ مےٚ لَگان زبردَست گِنٛدنَس واریاہ خۄش چھُس بہٕ کہِ بہٕ چھُس آز اصٕل پٕلیر بنیٛامُت فُو کَبَڈی یَس فُٹبالَس کِرکَٹَس گۄڈٕ اوس نہٕ مےٚ گِنٛدُن وِنٛدُن تگان کِہیٖنۍ مگر بہٕ چھُس شُکر کران خۄدایَس کُن کہِ آز چھُس بہٕ اصٕل پٕلیر بنیٛامُت بیٚیہِ ٲسۍ اسہِ گِنٛدناوان تہِ گھرِ گھرِ تہِ ٲسۍ أسۍ گِنٛدان سُکوٗل ٲسۍ أسۍ لَنچ ٹایِمَس گِنٛدان مَزٕ اوس لَگان گِنٛدنَس مےٚ ٲسۍ سٲری دۄس آسان گِنٛدان یہِ کَبَڈی وَبَڈی کرکٹ تہِ ٲسۍ أسۍ گِنٛدان فُٹبال تہِ ٲسۍ أسۍ گِنٛدان وۄنۍ چھُس بہٕ توہہِ تہِ کران یِہٲے گُزٲرِش تُہۍ تہِ ٲسِو یِہاے گِنٛدان یہِ گیم کَبَڈی سُکوٗل ٲسِو تُہۍ پارٹِسِپیٹ کران گیم فُٹبال کَبَڈی کِرکَٹ چھِ واریاہ کیٚنٛہہ گیمہٕ چھِ تُہۍ تہِ ٲسِزیٛو گِنٛدان اَتھ ہسا چھُ مَزٕ لَگان گِنٛدنَس